پرٛٮ۪تھ کانٛہہ ہَسا چھُ ییٚتہِ ییٚمِس کالیجِج ڈِگری چھِ ییٚمِس کالیج ڈِگری چھِ تٔمۍ ہسا کوٚر واریاہ اَصٕل پنٕنہِ زِنٛدگی خٲطرٕ تِکیٛازِ سُہ چھُ ہٮ۪کان الجِبُل بٔنِتھ پَتہٕ واریاہَن ایکزامن خٲطرٕ سُہ چھُ ہٮ۪کان پَتہٕ جاب تہِ کٔرِتھ